اسلام علیکُم میم تُہۍ چھِو حظ ٹھیٖک اہن حظ ٹھیٖک بہٕ حظ چھَس محمد حیدرن مَدَر اہن حظ اہن حظ مےٚ ؤنتو حظ یہِ محمد حیدر کیُتھ چھُ پران اہن حظ نہ حظ چھُٹی نہ حظ چھُ نہ کران مٔنٛزۍ چھُ یہِ بیٚمار آسان تمہ موٗجُب چھُ پیٚوان یہ پتہٕ گرے رُکناوُن تہٕ راتَس مٔنٛز امس کھَسان تپھ وپھ تہٕ اہن حظ بہٕ حظ چھَس تہِ مانان مگر امس چھُ نہ حظ مٔنٛز آسان دود تمہ موٗجُب چھَس نہٕ بہٕ ہیٚکان پتہٕ یہِ سوٗزِتھ کِہیٖنۍ اہن حظ اہن حظ سُہ حظ وُچھُس تِم حظ ٲسس ٹھیٖک مارکس مگر تھوڑا چھ امس ہینٛڈ رایٹِنٛگ مَنٛز

گَرِ حظ چھَسَن پرناوان اصل پٲٹھۍ ونۍ چھ نہ حظ سُکولَس مَنٛز چھ ٹیٖچر زیادٕ پہن یہ کران تیوتاہ مہ حظ چھ گَرِ میلان ٹایم بہٕ حظ چھَس وچھان بہٕ حظ چھَس ڈیری کران ڈیلی چَک مگر مَنٛز چھُ مےٚ باسان ہینٛڈ رایٹِنٛگ مَنٛز چھُ یہِ تھوڑا ویٖک گَژھان مگر اہن حظ آ

اہن حظ سۄ حظ اَننٲو مےٚ سۄ مگر تمس نہ حظ چھُ نہٕ تیُتھ تگان لیٚکھُن ونہ کینٛہہ مٔنٛزۍ حظ چھُ لیٚکھان اصل مٔنٛز چھُ یہِ لیٚکھان موٚکُر تمہ موٗجُب چھَس بہٕ دپان

اہن حظ سُہ حظ بنوٚو وٕ مےٚ سُہ بنو وُس مےٚ تہٕ مگر امۍ ووٚنُے نہٕ مےٚ کمہ دۄہ چھُ مےٚ نیُن سُہ حظ چھُس بنٲیِتھ امس حظ بنوٚو مےٚ کلے یُک برین امس حظ دوٚپ مےٚ دماغ یہ چھ انسانَس مَنٛز دماغ کوتاہ کٲم چھُ دِوان کیاہ چھُ اَسہِ آسان کَرُن اسہ چھ دماغے کرناوان کٲم امس حظ بنوٚو مےٚ مَڈ کلے ہُنٛد سُے ماڈل دوٚپمَس ژٕ نہِ یہ سکول تمہ سۭتۍ نَنہِ بَچَن مَنٛز یہِ کیاہ چھ برین اسہ کران بس حظ شُکریہ یی حظ ہینٛڈ رایٹِنٛگ موٗجُب اد حظ ٹھیٖک چھُ اَسَلام علیکُم